مےٚ حظ چھِ اَکہِ دۄہ ڈرایِنٛگ کٕلاس ایٚٹیٚنڈ کوٚرمُت اَکہِ وِزِ اوس یُتھٕے أسۍ سکوٗلَس مَنٛز پَران ٲسۍ تہٕ تَتہِ حظ آو اَکہِ دۄہ یِتھے کنۍ اکھ ٹیٖچَر اکھ تمہ دوٚپ بہٕ ہیٚچھناوہو تُہۍ ڈرایِنٛگ کِتھ کنۍ چھِ کَرناوان یعنی تٔمس حظ ٲسۍ تِم مام کَلَر کریٛان ٲسۍ تٔمِس واریاہ زیادٕ بہتٔریٖن تمۍ حظ ہیٚچھنٲے اَسہِ تَتہِ اصٕل پٲٹھۍ کٕلاسَس مَنٛز یعنی ڈرایِنٛگ کِتھ کنۍ چھِ آسان کَرٕنۍ تمہ پَتہ حظ وون تٔمۍ دوٚپُن تُہۍ ہیٚکِو اتھ فارَم بٔیِتھ بٔرِتھ أسۍ چھِ آنلاین کٕلاس تہِ دِوان تہٕ تمہ پَتہٕ حظ روٚٹ مےٚ تَتہِ فارَم اکھ تہِ تہٕ سُہ فارَم کوٚر اسہِ فِل اَپ تہٕ تٔمۍ دوٚپ یِتھ کنۍ چھ اَسہِ چَنَل تہٕ اتھ پٮ۪ٹھ ٲسۍ زیٚو تُہۍ کلک کَران تہٕ تُہۍ ٲسۍ زیٚو ویٖڈیوز وٕچھان أسۍ چھِ ڈرایِنٛگ رِلیٹِڈ تتھ مَنٛز ویٖڈیو اَپلوڈ کَران تہٕ اکھ حظ رٔٹۍ اَسہِ تتہِ تہِ سکول تہِ تٔمۍ سُنٛد کٕلاس مگر تتھ کٕلاسَس آو اَسہِ واریاہ زیادٕ بہتٔریٖن کٕلاس باسیٚو اَسہِ سُہ تکیاز سُہ ٹیٖچَر اوس واریاہ اصٕل پٲٹھۍ ہیٚچھناوان ڈرایِنٛگ کِتھ کنۍ گَژھِ کَرٕنۍ امہ خٲطرٕ کٕم ٹِپٕس چھِ امہ خٲطرٕ کٕم ٹِپٕس چھِ امہِ خٲطرٕ کیاہ گَژھِ کَرُن اِنسانَس کِتھ کنۍ ہیٚکہِ یہِ ڈرایِنٛگ بہتَر گٔژھِتھ تہٕ سُہ مَزٕدار کٕلاس حظ دیُت اَسہ تٔمۍ تہٕ تمہِ پَتہٕ یُس اَسہِ فارَم سُہ بوٚر تمہِ پَتہٕ ٲسۍ تِہِنٛد آنلاین یتھ ڈرایِنٛگَس رِلیٹِڈ آنلاین کٕلاسِز آسان تِم آنلایِن کٕلاسِز تہِ حظ کٔر اَسہِ ایٚٹیٚنڈ کینٛہہ کٕلاس مےٚ باسیٚو تِمو سۭتۍ یوٚس میٲنٛۍ ڈرایِنٛگ ٲسۍ سۄ گٔے واریاہ زیادٕ بہتَر تمہِ سۭتۍ مےٚ میلے واریاہ زیادٕ اِمپرومیٚنٹ تِمو ویٖڈیوو سۭتۍ یِم مےٚ تٔمۍ ٹیٖچرَن یُس اَسہِ ووٚن تُہۍ بٔرِو آنلاین فارَم تمہِ ایٚپ ہٕنٛد ذٔریعہٕ یِم اَسہِ تِمہٕ ڈرایِنٛگَس رِلیٹِڈ تِمہٕ یِمہٕ ویٖڈیوز وٕچھ تمو سۭتۍ میٚلیٚو مےٚ واریاہ زیادٕ تَجرُبہٕ یعنی مےٚ ہیٚوچھُ تِمو سۭتۍ واریاہ زیادٕ گۄڈٕنیٚتھ تمہ سٕندے تمہِ اَکہِ کٕلاس سۭتۍ اکھ کلاس ایٚٹیٚنڈ کَرنہٕ سۭتۍ تہِ ہیٚوچھ مےٚ واریاہ زیادٕ تمہِ پَتہٕ یُس مےٚ بیٚیہِ ہن ہیٚچھ مزیٖد سۄ ہیٚچھ مےٚ یِم تِمو ویٖڈیو ٲسۍ اپلوڈ کٔرمٕتۍ تتھ پننہِ چنلہِ پٮ۪ٹھ تمہِ سۭتۍ گٔے میٲنۍ ڈراینٛگ واریاہ زیادٕ بہتر یعنی مےٚ میٚلے واریاہ زیادٕ تجربہٕ تمہِ سۭتۍ زِ ڈراینٛگ کتھ کٔنۍ پزِ انسانس کرٕنۍ